ہیٚلو اسلام علیکُم تُہۍ چھُو حظ ٹھیٖک بَس دُعا گَرِ چھا سٲری ٹھیٖک آ شُرۍ وٗرۍ چھا ٹھیٖک آ سٲری ٹھیٖک پَتہٕ کیٛاہ بَس ٹھیٖک آ یمو کٔر تَیارِی تُہٕنٛز تیارِی کوٚت وٲژ آ یِم ٲسۍ وَنان أسۍ ترٛاوو پارکہِ منٛز نِشٲنۍ کَرو أسۍ پارکہِ منٛز یِم ٲسۍ وَنان لٔڑکہٕ کوٗر یِی توٚتُے تٔتَی کَرَن نِشٲنۍ آ یِم ٲسۍ وَنان أسۍ کَرو آ یِم أسۍ وَنان أسۍ ترٛاوو سۅن وۅن بیٚیہِ آسَن اَسہِ ژۄداہ نَفر سۭتۍ تۄہہِ چھُو تِتھُے اِنتِظام مطلب اَصٕل تھاوُن جوٗس تھٲوِزِیٚو ڈَراے فُروٗٹ تھٲ آ یِم چھِ مطلب یِم چھُ ہاے فاے یِمَن أنۍزیٚو وۅنۍ تُہۍ گۄژِرِ وۄژٕرِ تھٲے زیٚو مِٹھایہِ گۄژرِ تَتھ منٛز تھٲوزِ وُہ رۅپیِن آ حِساب گَژھِ اَصلٕے روزُن یِم ٲسۍ وَنان أسۍ یِمو ژۄداہ نَفَر أمِس چھِ بیٚنہِ چھِس بٲے بارٕنۍ چھِ یِم پَنٕنۍ پِترِ بیٚنہِ وِِترِ بیٚنہِ ہر کانٛہہ أنۍ اَسہِ پنُن آسُن آ یِمو دوٚپ أسۍ گَژھَو نہٕ زیادَس پٮ۪ٹھ کیٚنٛہہ مَگر پانَس تہِ چھَنہٕ کَتھ دِنۍ کَرنہٕ کِہیٖنۍ تہٕ تُہۍ تھٲوِزیٚو ژوٚٹ ژۅچہِ ماز تھٲوِزیٚو تُہۍ ژۄدہَن نَفرَن گۄڈٕ دیٖزیٚو اَدٕ تیٚلہِ گوٚو گَرِ نِشَٲنۍ بَتہٕ وَتہٕ وازٕ وازٕ ما یِیہِ پارکہِ منٛز تیٚلہِ گوٚو گَرِ نِشَٲنۍ

اَگر تِمو وَنہٕ نا بہٕ بَتَس پٮ۪ٹھ ووٚنوٕ تِمو تیٚلہِ گوٚو گرِ کھَسَن شامَس شامُک بَتہٕ کھٮ۪ن تَتِی آ آ بہٕ وَنَکھ اگر تِمَو بَتَس پٮ۪ٹھ مون تیٚلہِ گوٚو گَرِ کھَسَن تِم گۄڈٕ تھٲوِزیٚو جوٗس ووٗس ڈراے فرٛوٗٹ واے فروٗٹ سُہ چھُو تۄہہِ پَتہٕے کِتھٕ کٔنۍ مگر ناو گۅژرِ تھٲوِزیٚو اَکھ آوا آوا یِمو چھِ تھوٚومُت یِمو چھُ تھوٚومُت أمِس سَیٚٹ واجہِ چھَس اَنمٕژ دوٗر چھِکھ أنمٕتۍ کٔرۍ ٲسۍ وَنان آ آ عزت گژھِ روزُن اورٕ تہِ یِم ٲسۍ وَنان أسۍ دِمہوکھ واجہِ واجہِ آ سۄے پَیی چھِ تُہۍ چھُو دِوان اَصٕل پٲٹھۍ یِم تہِ چھِ اَصٕل مےٚ ووٚنمَس دوٚپُکھ أسۍ اَنو کٔرِۍ جوٗرٕ اَنہوس ہار اَنہوس سَیٚٹ اَنہوس بیٚیہِ اَنہوس سُم واجہِ دوٚپمَس ہر کٲنٛسہِ گژھِ سۄنہٕ وَس آسُن آ سُہ تھٲوِزیٚو پَتہٕ لٔڑکَس چھِنا پَتہٕ سوزان کۄکَر مَجمہٕ سُہ تھٲوِزیٚو سُہ تیار تَتھ پٮ۪ٹھ اگر لٔڑکَس سوٗزِو برٛوٗچ یا کیٚنٛہہ لٔڑکَس ییٚتہِ لَگہِ یا وٲجی اَدٕ سُہ تہِ گژھِ ٹھیٖک وۅنۍ کَرٕ بہٕ یِمَن سۭتۍ کَتھ وَتھ کیٛاہ وَنان پارکہِ منٛزٕے کِنہٕ گَرِ بہٕ کَرہو تیٚلہِ تۄہہِ فون پَتہٕ تَمہِ وِز تہٕ تُہۍ تہِ تھٲوِزیٚو پَتہٕ تَیٲری ٹھیٖک وۅنۍ گوٚو نا یِہےَ نوٚو اَتھوار چلو نہَ نہَ یِمو ووٚن کَرِنۍ اَصٕل پٲٹھۍ لَہنٛگا وَہنٛگا آسٮ۪س آنُن تہٕ اَنِنۍ

آ چلو بہٕ کَرہو تیٚلہِ تۄہہِ فون بہٕ کَرِ یِمَن سۭتۍ کَتھ بِہِو خۄدایَس حَوال بِہِو